کٔشیٖر منٛز چھِ مژرٛانٛگَن کُلٮ۪ن زیادٕ احتیاط پٮ۪وان کَرُن تِمَن چھُ وَقتہٕ وِزِ آب پٮ۪وان ترٛاوُن تِمَن چھُ وَقتہٕ وِز ژوٗر پٮ۪وان دیُن اگر نہٕ تِمَن یہِ چیٖز کَرو کینٛہہ تِم ہۄکھَن ییٚمہِ گرمی سۭتۍ یۄس گرمی یَتھ کٔشیٖرِ منٛز سَمرس منٛز چھِ آسان کیٛازِ یہِ کُل چھُ یہِ پٕلانٛٹ چھُ یِوان یَتھ سَمرَس منٛز لَگاونہٕ اَتھ چھِ پٮ۪وان آب واریاہ لَٹہِ دیُن بیٚیہِ چھُس پٮ۪وان ژوٗر تہِ دیُن واریاہ لَٹہِ اگر نہٕ اَتھ یہِ چیٖز کَرو یہِ ہَسا گَژھِ خراب